ہر کانٛہہ زبان چھِ آسان پنٛنہِ پنٛنہِ جایہِ خوٗبصوٗرت مطلب اگرَے أسۍ وَنو مطلب سٲنۍ کٲشِر زبان چھِ یہِ چھِ وارِیاہ اَصٕل زبان باقی چھِنہٕ اَصلہِ زبان یہِ چھُنہٕ ٹھیٖک گَژھان وَنُن کہِ روزان کِہیٖنۍ تِکیٛازِ ہر کانٛہہ لنٛگویج چھَنہٕ یُس ڈایلٮ۪کٹ آسان چھُ یا گرٛیمر آسان چھُ سُہ چھُ آسان وارِیاہ خوٗبصوٗرت چاہے تُہۍ اِنٛگلِش ہیٚچھُو تۄہہِ تُہۍ کٲشُر چھُ وٕچھان ہِنٛدی چاہے عربِک چاہے پٔرشن یِم تہِ دُنیاہس منٛز لاتعداد خوبصوٗرت زبانہٕ چھِ ہر کانٛہہ زبان چھِ پنٛنہِ پنٛنہِ جایہِ آسان واریاہ بہتریٖن وارِیاہ اَصٕل یہِ چھُ وَنہِ اَسہِ تام أسۍ کِتھ پٲٹھۍ کَرو پنٕنۍ زبان بچاوو أسۍ أسۍ کِتھ پٲٹھۍ تھاوو تحفظ تاکہِ یَس سٲنۍ یہِ نٔو پیٖڈی یِنہٕ واجیٚنۍ چھِ تِم تہِ ہٮ۪کن یہِ بچٲیِتھ پنٛنہِ پیٖڈی خٲطرٕ گۄڈنٮ۪تھ وَنہٕ بہٕ یُس کٲشُر زبانہِ ہُنٛد یُس یہِ جنم گوٚمُت چھِ اَتھ چھِ وَنان أسۍ اِںڈو آرین لینٛگوج یہِ چھُ اَمی پٮ۪ٹھ آمٕژ یہِ چھِ ایوٗروپِیَن لینٛگویج اکھ اَمۍ ایوٗروپِین سٲنۍ اٮ۪نسسِٹر یِم سٲنۍ جَڈ چھِ آمٕتۍ ایوٗروپین پٮ۪ٹھٕ بَسیمٕتۍ ییٚتی تہٕ تِمو چھِ یہِ لینٛگویج ڈٮ۪ولپ کٔرمٕژ کٔشیٖر یَس چھِ کٲشُر زبان چھِ اَسہِ پَزِ ہمشہ آز چھِ وارِیاہ زیادٕ ٹرٛنڈ لُکھ چھِ کران پرٛٮ۪فر بہٕ کرٕ ہا اِنٛگلِش بہٕ کرٕ ہا اُردو تِمن چھِ بسان پَنٕنۍ زبان تھوڑا یہِ چھِ کَم پایہِ ہِنٛز یِتھَے پٲٹھۍ چھِ بیٛاکھ اَکھ شخص امہِ برعکِس اگر نِمو سَہ آسہِ دپان بہٕ کر اِنٛگلِش تٔمِس آسہِ باسان پنٕنۍ زبان ہندی مطلب یہِ تہِ چھِنہٕ ٹھیٖک کیٚنٛہہ یہِ تہِ چھِ مطلب وۄنۍ کَم پاے أسۍ چھِ پرٛٮ۪فر کَران أسۍ چھِ گَژھان زیادٕ وٮ۪سٹٲرنس کُن أسۍ چھِ پنٕنۍ روٗٹٕس مٔشتٕے کَران تِکیٛازِ اَسہِ پَزِ بِہُن اَسہِ پَزِ پنٛنٮ۪ن بوٗٹسن سۭتۍ تاکہِ یَس سٲنۍ زبان اکھ گَژھِ پرٛموٹ بیٚیہِ بچہِ کامن سٮ۪نٕس مطلب سوال یُتھٕے اَسہِ پنٛںہِ زبان رٮ۪سپٮ۪کٹ کَرو یا بچاوو یِتھَے پٲٹھۍ ہیٚکہِ بیٛاکھ تہِ رٮ۪سپٮ۪کٹ کٔرِتھ تہٕ بچٲیِتھ مطلب یہِ چھِ اَسی کیٚنٛہہ اِفٲٹٕس کَرٕنۍ کیٚنٛہہ کوٗشِش کَرٕنۍ تاکہِ أسۍ بَچاوو یہِ زبان پنٛنہِ خٲطرٕ بیٚیہِ پنٛنہِ فیوٗچرٕ خٲطرٕ گۄڈنٮ۪تھ پَزِ اَسہِ گَرَن منٛز سُہ اکھ سٕہ گنٛدن ماحول اَسہِ مطلب بَناوُن تاکہِ یِم سٲنۍ بچہِ سَہ آسہِ پزِ تِمن پرٛژھُن کٲشِرۍ پٲٹھۍ دۄہ کیُتھ اوسُو تۄہہِ مِثال کے طور پر مطلب سُکوٗل منٛز کیٛاہ ہیٚچھِو تۄہہِ کیٛاہ پوٚروٕ تۄہہِ مطلب آز کیٛاہ چیٖز اَسہِ چھِ تِمن سۭتۍ کَتھ کَرٕنۍ کٲشُر اَسہِ لایِک اے وَٹ ٹُڈے اِن سُکول لایِک ہَو واز یُور ڈے یِم گٔے اِنٛگلِش مطلب یہِ کُنہِ تہِ اَسہِ چھِ کٲشُر پٲٹھۍ کَرٕنۍ کنوَرسیٹ کَرُن تِمن اَسہِ چھِ تِمن سُہ مطلب ذہنس منٛز اِنگرین کَرُن کٲشُر زبان تہِ چھِ تھز پایِن زبان یہِ چھِنہٕ لۄکٕٹۍ مۄکٕٹۍ زبان کیٚنٛہہ یہِ ہٮ۪کو أسۍ سِٹاٹ کٔرِتھ مطلب پنٕنۍ گَرس یُتھٕے أسۍ پنٛنہِ گَرِ اِنسانس چھِ اِنسان ہیٚکہِ چینٛج أنٕتھ پنٛنہِ پان پٮ۪ٹھ گَرِ چھِ اَسہِ پانس پٮ۪ٹھ اٮ۪پلَے کَرُن پتہٕ پنٛنہِ گَرس منٛز اٮ۪پلَے کَرُن تہٕ پتہٕ پنٛنٮ۪ن بچن ہیٚچھناوُن یِم اَسہِ بیٚنہِ چھِ بٲے چھِ بہٕ ون پَنُن مِثال بہٕ چھُس آز پرٛٮ۪فر کَران بہٕ کَرٕ کٲشِر پٲٹھۍ کَتھ تِکیٛازِ مےٚ چھِ پتہ اَمِچ اہیمت چھِ وارِیاہ زیادٕ بہٕ ہٮ۪کن نہٕ یہِ مٔشِتھ کٔرِتھ یہِ چھِ مےٚ پنٕنۍ ماجہِ زبان تِکیٛازِ بہٕ ہٮ۪کن نہٕ یہِ مٔشِتھ ٹوٹلی کٔرِتھ کِہیٖنۍ گۄڈنٮ۪تھ أسۍ ہٮ۪کو یہِ یِمو وِلاگو کٔرِتھ تِکیٛازِ مطلب وارِیاہ طٔریٖقہٕ چھِ گۄڈٕ ہٮ۪کو أسۍ سُکوٗلن منٛز کٲشُر اٮ۪جُکیشن چھِ اَسہِ پَنُن کمپَلسٔری کیٚنٛہہ تہِ گٔژھِن اَسہِ چھِ تِمن دَپُن کٲشُر چھِ اَسہِ ہیٚچھُن تہٕ کٲشُر چھُ اَسہِ پرناوُن بیٚیہِ چھِ اَسہِ ہیٚچھُن یِم باقی چیٖز سٮ۪کٮ۪نٛڈ کۄچھن چھِ اَتھ یہِ ییٖتیٛاہ سوشل میٖڈیا پلیٹفام چھِ یوٗٹیوب چھِ یوٗٹیوب شاٹٕز چھِ اِنسٹاگرٛیم چھِ سِنیپ چیٹ چھِ فیس بُک چھِ اگر منٛز لُکھ کیٚنٛہہ کٲم کرزِ تِمن پزِ پنٛنہِ کَتھِ واتناوٕنۍ کیٛاہ کانٹٮ۪نٹ بَناناوان کیٛاہ پَرناوان تِمن پزِ یہِ ہاوناوُن مگر کٲشِر پٲٹھۍ تاکہِ یِم سٲنۍ لاسٹ آیڈینٕس وٕچھن وٲلۍ چھِ تِم کَرن اَسہِ اَتھ منٛز ہٮ۪لف تِم دَپن آ یہِ چھِ ٹھیٖک زبان ییٚلہِ یِم اِنفٕلنسٲرٕس یِم اَصلُک یوٗز چھِ کَرن أسۍ تہِ کَرو یِم یوٗز آرام سان بیٛاکھ چھِ گوٲرمٮ۪نٛٹ اِنشیٹِوٕز تہِ تُلو أسۍ أسۍ دَپو اَسہِ تحفظ تھاوُن اَمہِ زبانہِ خٲطرٕ تاکہِ أسۍ ہٮ۪کو پنٕنۍ زبان بچٲیِتھ تاکہِ اِن فیوٗچر گَژھِ نہٕ اَسہِ پریشٲنی کہِ سٲنۍ زبان گٔے ختم